وعلیکُم السَلام اوے ٹھیٖک سٲری ٹھیٖک اوے ٹھیٖک ژٕ ٲسکھا ٹھیٖک اۭں مےٚ آو پہچان اۭں ژےٚ وَنیٚتھ نہ اوترٕ تہٕ

بہٕ ٲسیٚے نہٕ تمہ دۄہ بازَر کھٔژمٕژ کِہیٖنۍ مےٚ ٲسۍ گَرِ پٔژھ آمٕتۍ توے کھٔژٕس نہ بہٕ پَتہٕ کِہیٖنۍ

آ گَرِ ٲسۍ پٔژھ آمٕتۍ بہٕ لٔجِس تمنے سۭتۍ آوٕر توے کھٔژٕس نہٕ بہٕ پَتہٕ بازَر کِہیٖنۍ

مگر مےٚ مۄکلایہِ نہ مےٚ چھُے گاڈٕ کِلوٗ اکھ یہِ چھُے مےٚ یے چھُے یہِ چھُے مےٚ تراوُن یَتَتھ تُہنٛدٮ۪ن ہمساین تہٕ بس سُے اکُے چھُے مےٚ

ادٕ سُلے کٔرزِہا فون

آ اگر صُبحٲے آسہی نہ فون کوٚرمُت مےٚ آسہا نٔے تھٲمٕتۍ الگٕے ژےٚ خٲطر ژےٚ مہَ کوٚرُتھ سُلے فون

اَدے ولے وٕچھو ہے

اہنۍ سُلے آسہِ ہی فون کوٚرمُت مےٚ آسہِ ہی تھٲومٕژ اۭں اہنہِ اہنہِ بہ کَرَے تٔمس أتی فون تٔمس ہے آسنے بہٕ وَنے نہ تٔمسٕے تیٚلہِ سوزنے بہٕ سُے تور اَدٕ ژٕ

وَلے بے ونے تٔمس سُہ تراوی تیٚلہ پانے تَتہِ پَتہٕ پٹھرٲیِتھ اۭں سُے چھُ پٹھراوان پانے اوے ٹھیٖک ژٕ ٲسکھے ٹھیٖک سٲری ٲسیا ٹھیٖک اوے ٹھیٖک اَوے بے چھَس کھَسان

ادٕ کیاہ بہٕ تھاوے پانے بہٕ آسہے تور آمٕژ مےٚ آسہے تَتہِ ترٲومٕژ ژےٚ گَرِ مےٚ چھِ پَتَہ ادے ولے بے کرے تٔمس فون سُہ ترایی گَرِ پَتہٕ ادے سہلٕے ہے چھُ ژٕ کیاہ وَنان پونٛسہٕ ادے سہلٕے ہے چھُ پونٛسَن ہُنٛد ادے ادے بے تھاوے ادے بیٚہہ رۄبَس حَوال